ہٮ۪لو اَسلامُ علیکُم اَہَن حظ شُکُر خۄدایَس کُن نہ حظ یہِ کِتھ پٲٹھۍ گوٚو خراب اَدٕ أسۍ ۂے چھِ اَدٕ تیٚلہِ یٔکیٛاہ بہٕ سوزَو یِم نفری اَتھ وُچھنہِ کیٛاہ دٔلیٖلا اَدٕ سہ کِہیٖنۍ چھِنہٕ پرواے أسۍ سوزٕوکھ نفر أسۍ سوزٕوکھ نہ اَسہِ بوٗز أزۍ أسی سوزٕوَکھ نفر أسۍ وُچھٕو کیٛاہ دٔلیٖلا چھِ کیٛاہ دٔلیٖلا چھِ اَدٕ حظ اَدٕ حظ أکیٛاہ أکیٛاہ تۄہہِ سوزَو أکیٛاہ وٲتِوٕ تۄہہِ نفری وٲتۍ یِم وُچھَن اَتھ کیٛاہ دٔلیٖل یہِ چھا أتی یہِ چھا زیادٕ چھُس سُہ گومُت ڈمیج کِنہٕ کَم نہ نہ پوٚز ۂے چھِ وَنان نہ نہ نہ یۄس غلطی آسہِ سۄ چھِ مانٕنۍ نہ حظ یٔکیٛاہ وٲتیُو وٲتیُو تۄہہِ نفری وٲژ وٲژ نِنہٕ خٲطرٕ نِنہٕ خٲطرٕ نہ کِہیٖنۍ چھِنہٕ پرواے کہ اَتھ لَگہِ ہفتہٕ کھنٛڈ لَگہِ ہفت ؤنۍ یہِ چھُنہٕ وُچھُن کَرُن اَتھ کیٛاہ دٔلیٖل اَتھ کیٛاہ یہِ چھِ گومُت یہِ خراب گوٚو تہٕ کِتھ پٲٹھۍ گوٚو یِنَس ؤنۍ نہ یِنَس ۂے آ اَہَن اِتھٕے پٲٹھۍ ما تہِ ۂے چھِ پوٚز مگر یہِ چھُنہٕ گۄڈٕ وُچھُن اَتھ یہِ یٔکیٛاہ دِمٕوَس نظر وظر یہِ اَگر ۂے معموٗلی آسہِ تہِ تیٚلہِ واتہِ دۄہَس منٛز واپَس تیٚلہِ چھِنہٕ کِہیٖنۍ پرواے تیٚلہِ لَگیٚس اَکھ دۄہ اَگر ۂے آ نہ نہ ووت ووت نفر ووت نفر چھِ پکان نفر چھِ نفر چھِ پکان تی تہِ کِہیٖنۍ چھِ یِم مٲنۍ تَو تُہۍ روٗزیٚو أتی یٔکیٛاہ نفری واتیو تہٕ تِم تُلَن تہٕ تِم اَنَن تی تی تی یٔکیٛاہ نہ نہ نہ نہ نہ نفری سوٗز مےٚ نفری نفری وٲژ وٲژ اور یٔکیٛاہ یِم تُلَن تہٕ یِم اَنَن نہ تٔمِچ چھِنہٕ ضوٚرَتھ کِہیٖنۍ کِہیٖنۍ چھِنہٕ پرواے أسۍ گٔے تُہٕنٛد نوکَر کِہیٖنۍ چھِنہٕ پرواے کِہیٖنۍ چھِنہٕ پرواے پرواے نہٕ نہ پوٚز ۂے چھِ پوٚز ۂے چھُ یہِ ۂے چھِ یۄس کَتھ آسہِ سۄ أسۍ مان